اسلام علیکم ورحمتہ اللہ وبرکاتہ حِناب مےٚ چھُ ناو عرفان مےٚ اَنیو حظ تُہنٛدِ دُکانہٕ پٮ۪ٹھ شیوِنٛگ ٹرٛمر یُس بہٕ حظ پٔتمیو دۄیو رٮ۪تو پٮ۪ٹھٕ چھُس اِستعمال کران نہ حظ مےٚ چھُ باسان مےٚ چھِ یہِ پَنٕنۍ خۄش قٕسمَتی یُس بہٕ تُہنٛدِس دُکانَس پٮ۪ٹھ کھوٚتُس تہٕ یُتھ اَصٕل پروڈکٹ آو مےٚ مٔلی ہیٚنہٕ تَمہِ ٹرمرُک بٔلیڈٕس حظ چھِ واریاہ سموٗتھ ٹرمرس بیٹری حظ چھِ تَتھ چھُ واریاہ اَصِل ٹایم نیران تہٕ بیٚیہِ یُس حظ ٹرمٕچ باڈی چھِ سۄ چھِ واریاہ سخٕت واریاہ اَصٕل نہ حظ بہٕ چھُس یہِ پَنٕنۍ خۄش قٕسمَتی سَمجھان کہِ مےٚ آو بہٕ آوُس تُہنٛدِس دُکانَس پٮ۪ٹھ تہٕ مےٚ دِتوٕ تۄہہِ یُتھ پروڈکٹ بہٕ حظ چھُ یِژھان کہِ برونٛٹھ کُن تہِ کٔرِو تُہۍ اسہِ حظ یِتُھے قدٕد تہٕ أسۍ تہِ روزو تۄہہِ یِژھٕے قدٕر کران مےٚ حظ ٲسۍ یوٕ پٮ۪ٹھ واریاہ کیٚنٛہہ وَنان أسۍ أسۍ ؤنتو اَمیُک اٮ۪ڈرس أسۍ تہِ گژھہوتہٕ أسۍ تہِ اَنہو یہِ پروڈکٹ شُکرِیا مطلب اَسہِ یُتھ پروڈکٹ دِنہٕ خٲطرٕ شُکرِیا باقٕے وَسلام